اَسلامُ علیکُم آ تُہۍ چھُو حظ ٹریوٕل اجَنسی پٮٹھ آ بِلکُل بِلکُل أسۍ حظ چھِ تُہٕنٛدۍ کَسٹمَر چھِ أسۍ اَسہِ حظ کَرے اَتہِ راتھ ٹیٚکسی بُک اَسہِ کَرے اَسہِ اَسہِ اوس سریٖنگر وِزِٹ کَرُن مُغل گارڈنَن مگر أسۍ حظ گٔے سخت اَسہِ گٔے اَسہِ گوٚو موٗڈٕے خراب اَسہِ پھیوٗر پَتہٕ أسۍ کیٛازِ گٔے أسۍ کیٛازِ گٔیے نہٕ پیدلی اَسہِ کۭژاہ ڈِسٹَنسٕے ٲس پَتہٕ کَرٕنۍ پتہٕ ٹرٛیوٕل أکۍسے جایہِ بیٚہمہو مگر یہِ گٲڑۍ ٲسوٕ تۄہہِ سوٗزمٕژ یارٕ نہ اوس اَتھ منٛز نہ آسہٕ اَتھ سیٖٹہٕ کُنہِ ہَتہٕ حظ اَکھ اَکھ درٛسہٕ اوس لَگان کَمرا کَمبَر چھُیی نہٕ پَنُن سیٖٹَن اوس تَتہِ مَل مےٚ دوٚپ ہے بہٕ کَتھ کھژیسٕے یَس گاڑِ بیٚیہِ نہ ٲس تَتھ ہارن ٹھیٖک اے ڈرٛیوَر تہِ حظ اوس یِہوٚے اَن چورٕے کیٛاہ تھام نہ سُہ تٔمِس پکنُک انٛدازا نہ کینٛہہ مےٚ دوٚپ وۄنۍ گژھِ نہٕ ٹھاسُن کُنہِ جاے تہٕ مۄخصر واتنٲیِن پَتہٕ یِمَن گاڈنَن دوٚپمَس ہے مہربٲنی کٔرِتھ پکھ تہٕ وارٕ وارَے دوٚپمَس بیٚیہِ چھٔلۍ زِ ہا یہِ گٲڑۍ کَم سے کَم زَن چھے یَتھ منٛز تیٖرَن اوسمُت کھسُن آ نہ حظ نٮ۪کٕس ٹایمسے أسۍ کَرو نہٕ زانٛہمتٕے تُہُنٛد ٹرٛانَسپوٹ رٹنٕچ أسۍ کَرو بیٚیِس سۭتۍ کَتھ ہہ آ ساری سۭتۍ ما چھِ اَتھ کٲم چَلان اہن حظ اَسہِ کوٚر تۄہہِ پٮ۪ٹھ بَروس أسۍ آے اَسہِ ٲسۍ مہمان تہِ اَہن حظ تہٕ أسۍ روٗدۍ نہٕ تِمَن بُتھ تھاوُن لایق اَہن حظ وٕنۍکٮ۪س ٲس مےٚ وۄنۍ کیب ضوٚرَتھ بہٕ بہٕ چھُس دَپان بہٕ تُہۍ دِیُو مےٚ اورٕ ٹانٛگہ وانٛگہ کینٛہہ تہٕ کَرنٲیُم پَتہٕ گنٛد ہے بہٕ مانہٕ تُہُںٛد اگر تۄہہِ وٕنۍکٮ۪ٮس ایویلیبل چھُ مےٚ چھِ مےٚ تہِ چھِ وٕنۍکٮ۪س مجبوٗری مگر مےٚ گژھِ گٲڑۍ فٔس کٕلاس آسٕنۍ آ فٔس کلاس حظ اِٹاس دِیِو مےٚ تُہۍ فرٛٮ۪ش بیٚیہِ گژھِ مےٚ ڈرٛیوَر اَصٕل آسُن ییٚمِس یٚیمِس تہذیٖب آسہِ بیٚیہِ یُس ڈرٛایوِنٛگ ییٚمِس کَمپٕلیٖٹ تہٕ مےٚ باسان تُہۍ چھُو نہٕ لایسٮ۪نٕس تہِ چَکٕے کَران یِمَن ڈرٛیورَن آ مہربٲنی کٔرِتھ تھٲیِو پنٛنہِ اَمہِ کَمپٔنی ہُنٛد خیال اَتھ گژھیو رٮ۪پُٹیشَن ڈاوُن پتہٕ وٲتِو نہٕ کُن آ اَسہِ چھُ تۄہہِ سَجَشَن تہِ دِوان تہٕ تُہنٛدی بہتری خٲطرٕ چھِ أسۍ یہِ وَنان آ مہربٲنی گژھِ اگر تُہۍ آ اَسہِ چھُ وٕنی ساڑٕ دہ ضوٚرَتھ گٲڑۍ تہٕ اَسہِ چھُ آز وِزِٹ کَرُن سرییٖنَگرَس منٛز اِقبال پارک بیٚیہِ چھِ اَسہِ اِنَسٹِچوٗٹ وِزِٹ تہٕ اَسہِ ما لَگہِ تَتہِ ٹایِم وۄنۍ کَتہِ کَرو أسۍ پَتہٕ تَتہِ پٮ۪ٹھ نٔو کیب وۄنۍ کَرو أسۍ بُک فُل ڈے خٲطرٕ یِہوٚے مگر راتٕکۍ پٲٹھۍ گژھِ نہٕ آسُن کیٚنٛہہ آ شُکریہ شُکریہ